اَسلام علیکُم ٹھیٖک چھِو حظ آ اَصٕل پٲٹھۍ مےٚ حظ ٲسۍ دُکانَس کیُت مانٛچھ کِلوٗ پانٛژھ دَہ ضروٗرت یہِ کۭتِس حظ کِلوٗ گژھان ولہٕ حظ ٹھیٖک چھُ مےٚ چھِ دُکان بَڈٕگٲمۍ مارکٮ۪ٹَس منٛز یہِ مانٛچھَس دَہ کِلوٗ حظ واتنٲوِو تُہۍ صُبحَن تور اَدٕ حظ سلام وعلیکُم